ہیلو وعلیکُم سَلام اَصٕل پٲٹھۍ تُہۍ چھِو ٹھیٖک ہوٹَل چھُ یلہٕ اچھا اَتھ بَنہِ نا وۄنۍ چھِ کَمرَس تہِ رٹان سَتھ سَتھ سَتھ سَتھ رۄپیہِ اَ آ یَس سَر آ ؤنِو شےٚ ساس ساس رۄپیہِ کَر سہ حظ لیٚس اۭں اَچھا پانٛژھ ساس رۄپیہِ پانٛژھ ساس زٕ ساس گژھِ نہ حظ لیٚس نہ حظ وٕچھ حظ نہ حظ یَپٲرۍ آز چھُنا درٛوٚجَر یِوٲنی مہ چھُ کِہیٖنۍ اِسی لیے پانٛژھ ساس زٕ ساس کَرَکھ بہٕ لیس ژور ساس رۄپیہِ اچھا نہ کوٚر نا مےٚ لیس وٮ۪س زٕے ساس ژور ساس دِیِو اۭں آ نہ حظ نہ حظ نہ نہ پانٛژھ ساس رۄپیہِ گوٚو مٲنِو پانٛژَن ساسَن چھِ پانٛژھ ساس رۄپیہِ چھُ سو بہٕ منٛگان یِم کَتِکۍ چھِ ٹیوٗرِسٹ اچھا اِنٛگلینڈ اچھا کٔژ نَفَر چھِ پانٛژھ نَفر اَسہِ چھِ پَنٛداہ نَفَر اوکے اوکے اچھا وۅنۍ چھُوا تۄہہِ برابر دنۍ پانٛژَن ساسَن پٮ۪ٹھ نہ حظ اچھا نہ حظ نہ پانٛژھ ساسے گوٚو کَمٕے وۅنۍ زٕ ساس تۄہہِ لیس کٔرِو ژور ساس گوٚو کَمٕے اَہَن حظ مےٚ چھِ پایی چھِ روٗم روٗمَن ہٕنٛدۍ ریٹ مگر ۄونۍ آو نہ سَتھ ساس رۄپیہِ سَتَن ساسَن پٮ۪ٹھ کٔرۍ وٕ مےٚ تیٚلہِ یا زٕ ساس رۄپیہِ تَتہِ کیٛاہ روٗد پانٛژھ ساس رۄپیہِ سُہ کیٛاہ گوٚو کمشن وَنہو نہ بہٕ تۄہہِ پَتہٕ کوٗتاہ کیٛاہ چھُ بَرُن اَلبتہ چھُسو تۄہہِ بہٕ وَنان فِلحال کَمرٕ یہِ کَمرٕ کراے کَمرٕ کراے چھِ گژھان تَتھ تہِ گٔے رۄپیَس اَکھ زٕ ساس اَتھ منٛز چھِ یِم چھِ یِم ژھانڈن یِم چِکَن پیٖس ژھانڈن یِم کیٛاہ ژھانڈن یِم بَٹَر چِکَن ژھانڈن کیٛاہ ژھانڈن یِم کشمیٖری وازوان ژھانڈن کینٛہہ یِمَن بَنہِ سُہ ہر کانٛہہ چیٖز تَتھ منٛز

تۄہہِ چھُوٕ باسان آ آ تۄہہِ حظ چھُوا بَاسان ژور ساس چھُ زیادٕ مےٚ چھِ پاے مگر وٕنکٮ۪س ما چھِ یِوَان یور کِہیٖنۍ تُہۍ کیٛاہ پانٛژھ ساس کیٛاہ گوٚو اچھا ٹھیٖک گوٚوا تیٚلہِ اچھا وۅنۍ ؤنِو وۅنۍ ڈیٹ کَر کیٛازِ ہیوٗ فلحال چھُنہٕ اَسہِ کَمرٕ آوُر سٲری گژھِنۍ اَسہِ کَمرٕ فِلحال یَلہٕ أسۍ کَرہو تیٚلہِ یورٕ تۄہہِ پَس پَتہٕ کَرہو کال أسۍ تورٕ یور ٹھیٖک چھا اۭں آ نَمبر چھُ مےٚ یِہوے اۭں اچھا تُہۍ کَتہِ پٮ۪ٹھ چھُو پانہٕ حظ اچھا ٹھیٖک ٹھیٖک ناو کیٛاہ چھُ اچھا گوٚو ٹھیٖک اچھا اچھا ٹھیٖک گوٚو آدٕ اَدٕ کیٚنٛہہ چھُنہٕ پَرواے بیٚیہِ چھِو ٹھیٖک اَصٕل پٲٹھۍ چھِوٕ تیٚلہِ گوٚو اَصٕل پٲٹھۍ تہِ